سلامُ علیکُم جی ہاں ؤنِو ؤنِو اَچھا ٹھیٖک یِمو چھُوتۄہہِ کیٚنٛہہ تَمہِ منٛز کھٮ۪ومُت وٮ۪ومُت اَچھا اَچھا ٹھیٖک انشااللہ یِتھٕ کٔنۍ کیٛاہ ہٮ۪کو بہٕ تۄہہِ ؤنِتھ سُہ چھا تُہنٛدُے زمیٖن تتھ منٛز أڑۍہَن چلو تۄہہِ آسنو تمِکۍ پیپرٲرٕس وغیرہ بیٚیہِ ہٮ۪کو أسۍ سُہ اِنشااللہ بہٕ وَنہو تۄہہِ ایکارڈِنٛگلی پگاہ ییِو تُہۍ آ مےٚ مےٚ کُنہِ جایہِ أسۍ کَرو أسۍ سمکھو تہٕ بہٕ ونہو تۄہہِ اکارڈِنٛگلی اَسہِ کیٛاہ چھُ تتھ متعلِق کَرُن تۄہہِ آسنو اِنشااللہ تمِکۍ پیپرٲرٕس وغیرہ یا أسۍ مینٕناوَو سۅ اَصٕل پٲٹھۍ آ اَنشااللہ تُہُنٛد نیرِ تہٕ سُہ دیٛاوناوہو کٕہیٖنٛۍ تہِ مسلہٕ چھُنہٕ تُہۍ مہٕ ہیٚیِو کٕہیٖنٛۍ ٹٮ۪نشن بَس پیپرٲرٕس وغیرہ گَژھن تمِکۍ آسٕنۍ بیٚیہِ مینٕناوَو سُہ یوٗتاہ تہِ آسٮ۪و چلا چلو ٹھیٖک چھا چلو چلو شُکر